اَسَلام علیکُم آ تُہۍ چھِوا سی سی ٹی وی لاگان مےٚ ٲسۍ سی سی ٹی وی لاگٕنۍ بہٕ چھُس اکیڈمِک کاڈِنیٹر اَسہِ چھِ دَہ روٗم یتھ آ اکھ لاگو دَہَن روٗمَن آ دَہ سی سی ٹی وی تہٕ بیٚیہِ چھِ گلی مَنٛز اکھ بیٚیہِ چھِ بۅنمہِ گلی مَنٛز اکھ آ ٹو بیٚیہ چھِ بیٚیہِ نیٚبرٕ کَنہِ لاگُن اَکھ ٹوٹَل چھ ژۄداہ لاگٕنۍ

اَسہِ کوتاہ واتہِ اتھ اَوا تھوڑا کم پہم کیٚنٛہہ اَچھا ٹھیٖک چھُ تہٕ تُہۍ کر وٲتِو چلو ٹھیٖک چھُ صُبَحس وٲتۍزیٚو تیٚلہِ أسۍ روزو تیٚلہِ آ أتی آ اکیڈمی مَنٛز چلو ٹھیٖک حظ چھُ